پانٛژھ ڈیٹ چھِ مےٚ یاد پنٛداہ اگست ہسا گوٚو کُنوُہ شیٚتھ سَتٲجی گوٚو ہِندوستان آزاد شَتوُہ جنؤری کُنوُہ شیٚتھ پَنژاہ آو ٲیٖنہٕ ہِندوستانُک ٲیٖنہٕ بناونہٕ تُرٛواہ دَسمبر زٕ ساس تُرٛواہَس گُزرے مےٚ دادی سَتھ ستمبر زٕ ساس ژورس منٛز گُزرے مےٚ موج ژور ژور اگست زٕ ساس زٕتووُہ ہسا چھُ مےٚ آسان بٔرتھ ڈے